یہِ چھُ وَنان تُہۍ ؤنِو سا اَکھ تَتھ وَنَو أسۍ پازِٹیوٗ کیٛاہ گوٚو پازِٹیوٗ گوٚو اَصٕل اَکھ جواب اَصٕل اَکھ کارکَردگی یہِ تَمہِ وِزِ ییٚلہِ ہسا تۄہہِ فٔسٹہٕ گۄڈٕنِکہٕ وَقتہٕ کانٛہہ چیٖز چھُو ہیوٚتمُت اَگر ہسا بہٕ ذِکِر کَرٕ مےٚ ہسا چھُ اوٚنمُت تہٕ بَٹہٕ مالِنہِ مارکٮ۪ٹہٕ منٛزٕ اَکھ چیٖز أسۍ ہسا چھِ عموٗمَن ونان کہِ یہِ چھُ پٔٹٕر اَمِکۍ چیٖز چھِنہٕ اَصٕل آسان کِہیٖنٛۍ تہٕ لیکن یہِ ہسا چھُ سراسَر غلط تِکیٛازِ ییٚلہِ تہِ ہسا بہٕ گٔیَس مےٚ ہسا وُچھ تیٖتاہ اَصٕل چیٖز تہٕ تِم اَصٕل چیٖز أسۍ نَسا ہٮ۪کَو نہٕ اَنٛزٕ انٛدازٕ کٔرِتھ کِہیٖنٛۍ تہِ أسۍ ہسا چھِ یِتھٕے پٲٹھۍ کَران جج أسۍ ہسا چھِ وَنان یہِ چیٖز آسہِ اگر یہِ چیٖز چھِ واریاہ سَستہٕ اَتھ نَسا نیرِِ نہٕ کِہیٖنٛۍ ٹایِم لیکن یہِ نَسا چھُ یہِ ہسا چھُ کُنہِ حدس تانۍ پوٚز تِکیٛازِ مےٚ ہسا چھُ گۄڈٕنٮ۪تھ گۄڈٕنِچ لَٹہِ ییٚلہِ ہسا مےٚ تٔمۍ مارکٮ۪ٹہٕ منٛزٕ تٔمۍ بازرٕ منٛزٕ کانٛہہ چھُ تُلمُت مےٚ ہسا چھِ تَمہِ تٔمی وِزِ واریاہ زیادٕ تَتھ کیٛاہ وَنَو سُہ خوشی میلیمٕژ تِکیٛازِ تٔمۍ ہسا دیُت مےٚ واریاہ فٲیِدٕ بہٕ ہسا گٔیَس واریاہ زیادٕ مُتٲثِر یہِ وُچھِتھ یُس نا سا مطلب یَتھ پٮ۪ٹھ نہَ اِنسانَس سۄ وَنَو تَتھ اٮ۪کٕسپٮ۪کٹیشَن آسہِ کِہیٖنٛۍ اِنسانَس آسہِ نہٕ راے یہِ چیٖز نیرِِ مےٚ یُتھ پَتہٕ نیرِ سُے چیٖز تٮُ۪تھ تَمیُک ہسا چھٕ اِنسانَس واریاہ زیادٕ یہِ